ییٚمہِ ساتہٕ بہٕ وُچھان چھُس کانٛہہ یِژھ ہِش کِتاب یا ناول اَکھ یَس مےٚ گۄڈَن باسیٚو بہٕ ہٮ۪کَن نہٕ یہِ پٔرتھ کینٛہہ مےٚ چھَنہٕ یہِ پَرنۍ کینٛہہ مگر فَینٔلی پٔر مےٚ سۄ تہٕ مگر تٔمۍ ہَسا کوٚر میون چینٛج مطلب یُس ہَسا مایِنٛڈ تَتھ رِلیٹڑ اوس یُس زَن میون اَکھ پٔرسٮ۪پشَن اَکھ وِوپوٚیِنٛٹ اوس تَتھ متعلق سُہ ہَسا گوٚو واریاہ زیادٕ چینٛج اینڈ اَتھ منٛز چھُ ٹاپ موسٹ پُزِشَن پٮ۪ٹھ اگر أسۍ وٕچھَن چھِ سُہ ہَسا چھِ تھَاوزَنٛڑ سِپلٮ۪نٛڑڈ سَنٕز یُس زَن خالِد حُسینی لیٚچھمٕژ چھِ تِکیازِ تَتھ منٛز چھِ سُہ کَران تِم تِم چیٖز چھُ سُہ کَران تَتھ منٛز پیش یا ہاےلایٹ کَران یِم زَن أکِس عام اِنسان سٕنٛدِس دٮ۪ماغَس منٛز ہیٚکن نہٕ یِتھ کینٛہہ سُہ چھُ وُچھان زِ افغٲنِستانَس منٛز کِتھ کٔنۍ گٔیے حالات چینٛج ایںڈ پٔٹِکیوٗلرلی یَتھ تَتھ منٛز لیلا چھِ یا مَریم یۄس آسان چھِ اَکھ مَدَر اَکھ سۄ کوٗتاہ سٮ۪کرِفایِس کَران چھِ تہٕ اینڈ ہوٚو ہَر لایِف چینٛجِز اِوٮ۪نچُلی گوٚو ییٚمہِ ساتہٕ تِم وُچھان چھِ تھَاوزَنٛڑٕز سِپلَنڑڈ سَنٕز پہلے پہلے ییٚمہِ ساتہٕ زَن مےٚ موٗڈ آسان چھُ بہٕ ہَسا چھُس دَپان شاید آسہِ یہِ ہاےلایٹ کَران بَدَل کینٛہہ اِشوٗ سماجَس متعلق یا بیٚیہِ تہِ کانٛہہ چیٖز یِم نہٕ اَسہِ پٔرسٕنَل لایفہِ منٛز آسان چھِ مگر ییٚمہِ ساتہٕ بہٕ یوٗتہ یوٗتہ اَتھ برونٛہہ پَکان چھُس زِ یوٚس ہَسا افغٲنِستانٕچ حالات سوٚویت اِنویجَن پٮ۪ٹھ طالِبانَس تانۍ چینٛج گَژھان چھِ تہٕ یِم ہَسا تَتہِ کٮ۪ن لُکَن ہِنٛز حالات چھِ تِم کَتہِ پٮ۪ٹھ کوٚت واتان چھِ ییٚمہِ ساتہٕ سُہ ہاےلایٹ یِوان کَرنہٕ چھِ ییٚمہِ سَاتہٕ اَتھ منٛز تِم کَرَٮ۪کٹَر ترٛٲومٕتۍ چھِ تِم کِتھ کٔنۍ چھِ برابر أکِس سیٖکینسَس منٛز ترٛٲیِتھ تہٕ بَڑٕ خۄش طٔریقہٕ اِستعمال ٲمِتۍ کَرنہٕ اینڈ رفتہ رفتہ ییٚمہِ ساتہٕ اَکھ اِنسان اَتھ پَران چھُ یا ییٚمہِ ساتہٕ مےٚ پٔر آیۍ فیٚل لَو وِد اِٹ اینڈ آیۍ فیٚل اِن لَو وِد دَ کَرٮ۪کٹٲرٕز دیٹ ہَیو بیٖن یوٗزٕڑ اِن دیٹ ویٚری ناول اینڈ آیۍ فیٚل اِن لَو وِد دَ آتھَر ہِمسٮ۪لف